سانہِ لوکیلٹی منٛز چھ واریاہ سکوٗل یِم واریاہ زیٛادٕ اَصل چھ یِمو منٛز اکھ سکوٗل یِوان چھُ رینبو شُپین بیٛاکھ سکوٗل چھُ یِوان گریٖن لینڈ سکوٗل اگر أسۍ رین بووٕچ کتھ کرو تَتھ منٛز چھ واریاہ اصل فیسلٹی اویلیبل اگر أسۍ وٕچھو سِٹیوٗڈنٹن خأطرٕ چھ ٹرانسپوٹ فیسلٹی آسان سٹیوٗڈنٹن خأطر چھ آسان ہٮ۪لپِنگ سینٹر یا یِم ٹیٖچٔرس چھ تِم چھ واریاہ زیٛادٕ سپوٹو بیٚیہِ چھ تِم واریاہ زیٛادٕ ڈٮ۪ڈِکیٹِڈ ٹیٖچر تِم چھ واریاہ محنت کران سِٹیوٗڈنٛٹن پٮ۪ٹھ تِم چھ واریاہ کِیر کران سِٹیوٗڈنٹن یُس سکوٗلُک اِنفراسِٹرکچر چھُ سُہ چھُ واریاہ اَصل بِلڈِنگ چھ تٔمۍچہِ اٹریکٹِو بنأیِتھ یۄس پارکِنگ چھ باقے چیٖز چھ پلے گراوُنٛڈ چھ تِم چھ اَصل واریاہ زیٛادٕ رٕتۍ چیٖز چھ تَتھ سکوٗلس منٛز یِوان لبنہٕ یِم سانٮ۪ن شُرٮ۪ن خأطرٕ چھ واریاہ زیٛادٕ فأیِدٕ منٛد تمہِ موجوٗب چھنہٕ لۄکٹٮ۪ن بچن خاص کر پٮ۪وان ضروٗرت کیٚنٛہہ باقین دوٗر سکوٗلن منٛز گژھنٕچ کہیٖنۍ ہاں اگر ہایر ایجوٗکیشنٕچ کتھ کرو تمہِ خأطرٕ چھ اَسہِ پٮ۪وان ضروٗرت بڈٮ۪ن بڈٮ۪ن اِنسچوٗٹن ۂنٛز ییٚمہِ خأطرٕ اَسہِ باقین سِٹین منٛز وِزِٹ کرنٕچ ضروٗرَت چھ پٮ۪وان گریٖن لینڈ سکوٗل چھُ بیٛاکھ سکوٗل ییٚتہِ واریاہ زیٛادٕ اَصل کیرِکیوٗلم چھُ ییٚتہِ ییٚتہِ أسۍ واریاہ زیٛادٕ اَصل ایجوٗکیشن چھ یِوان دِنہٕ یِم سِٹیوٗڈنٛٹن واریاہ کِیر چھ کران یِم سِٹیوٗڈنٛٹن ہُنٛد واریاہ خیال چھ تھاوان أزیُک تام یُس وٕچھنہٕ آو یُس تَتیُک رِزلٹہ درٛاو سُہ درٛاو واریاہ اَصل سکوٗل لیولہِ پٮ۪ٹھ اگر أسۍ وٕچھو میٹرِک ایٹھتھہٕ تٔمن ہُنٛد رِزلٹ آو وُنِس تام واریاہ زیادٕ اَصل أمہِ موجوٗب چھُنہٕ اَسہِ زیٛادٕ پٮ۪وان شُرٮ۪ن اوُٹ آف سِٹی گژھنٕچ ضروٗرَت کہیٖن أسۍ چھ پرٮ۪فر کران أسۍ ترٛاوہوکھ پننہِ لوکیلٹی منٛزے یِم آ اگر ہایر ایجوٗکیشنس موجوٗب چھ اَسہِ پٮ۪وان ضروٗرَت أسۍ گژھو باقین سِٹین منٛز یا دوٗر گژھو سری نگر گژھو نَتہٕ چھ أسۍ کوٗشِش کران پننہِ لوکیلٹی منٛز پننہِ ڈِسِکٹس منٛز یِمنے سکوٗلن منٛز شُرٮ۪ن ایڈمِشن کرنٕچ